اَسلام علیکُم ورحمتہ اللہ وبرکاتہ بہٕ چھُس انعام الحق کۄلگوم کٔشیٖر پؠٹھ یُس ہسا یہِ کٔشیٖر چھِ یہِ چھِ یِون دُنیاہس منٛز یَتھ زٔمیٖن پؠٹھ اکھ جنت مَننہٕ تِکیازِ یَتھ کٔشیٖر منٛز سانہِ چھِ واریاہ زیادٕ واریاہ زیادٕ خوٗبصوٗرتی یۄس نہٕ أسۍ پَنٕنیو آوازِ سۭتۍ پَنٕنیو لفظو سۭتۍ ہؠکو ؤنِتھ کینٛہہ یۄس یہِ کٔشیٖر چھِ کٔشیٖرِ منٛز اگر کانٛہہ دپہِ ہا بہٕ ہسا گژھہا اور تٔمۍ سٕنٛدۍ خٲطرٕ یُس اکھ اَصٕل موسم چھُ اکھ اَصٕل رؠتھ چھُ سُہ ہسا گوٚو جوٗن یا جولائی جوٗن یا جولائی کیازِ چھُ یور پؠوان یُن تِکیازِ جوٗن جولائیَس منٛز چھُ ییٚتہِ آسان موسم واریاہ خۄش گوار تاپھٔ چھُ آسان واریاہ اَصٕل تہٕ روٗد پؠنُک امہِ کان چھُ آسان واراہ واراہ کم تہٕ اگر کٲنٛسہِ یور یُن آسہِ تٔمِس چھِ أسۍ یِہے وَنَن زِ تٔمِس ہسا پَزِ جوٗن جوٗلیَس منٛز یور سفر کَرُن تہٕ جوٗن جولائی چھُ اَمہِ موٗجوٗب یور سفر کرُن تِکیازِ کٔشیٖر منٛز چھُ اَمہِ دۄہ اکھ فیمس اکھ واریاہ مشہوٗر پویِٹ اکھ واریاہ مشہوٗر صوٗفی بُزرگ ییٚمہِ سُنٛد ناو چھُ قٲدر بب تٔمۍ سُنٛد ۄرسہٕ یِوان مناونہٕ تٔمۍ سٕنٛدِس ۄرسس پؠٹھ چھِ واریاہو ضِلعو پؠٹھ لُکھ یِوان یتھ منٛز سٲری شٲمِل چھ آسان تہٕ تَتہِ زِیارت کران تہٕ نؠماز وماز پران تہٕ سارنٕے چھُ یِوان گُزٲرِش کرنہٕ اَتہِ ادبہٕ سان روٗزِو حظ تُہۍ اَتہِ تہٕ اگر کٲنٛسہِ یور یُن آسہِ تٔمِس چھِ اَمہِ موٗجوٗب أمِس چھُ یِوان وننہٕ زِ سُہ یِن سا یور جوٗن یا جولائی منٛز تِکیازِ کٔشیٖر منٛز چھِ یہِ موسم ساروی کھۄتہٕ اَصل موسم یِوان ماننہٕ تہٕ یِم باقٕے لُکھ تہِ کٔشیٖر ہِنٛدۍ باشن چھِ تِم چھِ اَمہِ دۄہ پِکنِک وِکنِک گژھان باقٕے وسلام